اَسہِ أنۍ گۄڈنٮ۪تھ وٮ۪گنار تہٕ تمہِ پَتہٕ اوٚن مطلب نٔو گٲڑۍ نٔو گٲڑۍ کرٛیٹھا تہٕ سۄ چھِ اَصٕل کَمفٲٹیبٕل گٲڑۍ سۄ آیہِ مےٚ پَسنٛد تَتھ چھِ فیٖچٲرٕس تہِ واریاہ بیٚیہِ چھِس تَتھ کَمفٲٹ تہِ آے بیٚیہِ چھِ تَتھ سَن روٗف تہِ سۄ گٲڑۍ آے مےٚ پَسنٛد واریاہ بیٚیہِ چھِ تَتھ کَلَر تہِ اَصٕل بیٚیہِ چھِ سۄ دِوان ہُمہِ نِش مایلیج تہِ اَصٕل